ہیٚلو اسلام علیکُم یہِ تُہۍ چھِو حظ ماگمہٕ بُٹیٖک چَلاوان یہِ مےٚ حظ اوس گاوُن خٲطرٕ اَکھ ڈِزایِن اوس مےٚ بَناوناوُن مطلب ڈِزایِن گاوُن اوس نہٕ سُہ اوس مےٚ ڈِزاینَس منٛز اَصٕل ڈِزاینَس منٛز لیٹٮ۪سٹہٕ ڈِزاینَس منٛز بَناوُن تُہۍ ہیٚکِوا حظ بَنٲوِتھ

مگر مےٚ حظ چھُ تَتھ جلدی جلدی سُہ گژھِ دۄن ترٛٮ۪ن دۄہَن منٛز گژھُن تَیار چلو ٹھیٖک چلو ٹھیٖک حظ تُہۍ کٔرۍزیٚو مےٚ ڈِزایِن سٮ۪نٛڈ بہٕ کرٕ سِلیکٹہٕ تہٕ تَمہِ پَتہٕ کَرو آ کرہو بہٕ تۄہہِ یورٕ فون کُس ہیٛوٗ کوٚر مےٚ سِلیکٹہٕ تہٕ تُہۍ تھٲوزیٚو سُہ دۄن ترٛٮ۪ن دۄہَن تانۍ تَیار کٔرِتھ